واریاہ پرٛٮ۪کٹِسٕز ہَسا چھِ یِم اَسِہ فالو چھِ پٮ۪وان کَرٕنۍ ماسکِٹو بارٕن اِلنٮ۪س یا دینگو فِوَر یا مَلیریا نِش بَچنہٕ خٲطرٕ زِ گۄڈنٮ۪تھ چھِ اَسہِ صاف ترٛیش تَمیُٚک خیال چھِ اَسہِ تھَوُن دوٚیِم مطلب یِم تہِ سِٹرٛیٖٹ فُدٕز چھِ اَسان تِم تِم چھِنہٕ اَسِہ کھیٚنۍ کِہینۍ یا باقٕے جنٛک فُڈٕز چھِ جنٛک فُڈٕز چھِ تِم چھِنہٕ اَسہِ کھیٚنۍ کِہینۍ تہٕ باقٕے اِنسٮ۪کٹہٕ سایڈٕز چھِ اِنسٮ۪کٹ سایڈٕز چھِ تِم چھِ اَسہِ ٹھُکٕنۍ یا باقٕے مَچھَر دانہِ چھِ اَز یِوان لاگنہٕ دارٮ۪ن سُہ چھِ ضروٗری لاگٕنۍ یا گُڈ نایٹ چھِ تِم چھِ اَسہِ زالٕنۍ یا باقٕے باقٕے یہِ صاف صاف غذا چھِ کھیوٚن سبزی چھِ صاف صاف صاف کھیٚنۍ چھَلٕنۍ چھِ گۄڈٕنٮ۪تھ یِتھَے پٲٹھۍ چھِنہٕ چھَلنہٕ بغٲر کھیوٚن کِہینۍ تہٕ یِم چھِ کینٛہہ فرٛٮ۪کٹِسٕز یِم اَسہِ ضروٗری چھِ اَز ڈیلی لایفہِ منٛز ضروٗری کَرٕنۍ ییٚمہِ کہ سۭتۍ أسۍ ہٮ۪کو یِمَن نِش بَچِتھ تہٕ باقٕے اِنسٮ۪کٹ سایڈٕز چھِ اَسہِ سِپرٛے کَرٕنۍ یا یِم نٲلۍ چھِ اَسہِ تِم چھِ اَسہِ صاف تھَوٕنۍ تہٕ آبَس چھِنہٕ اَسہِ دیُٚن أکۍ سٕے جاے رُکنہٕ کِہینۍ تہٕ واٹَر فلو گوٚژھ آسُن کَنٹِنیوٗ تہٕ ییٚمہِ تہِ جاے بُلاک یی تَمہِ جاے گٔژھ سٮ۪نِٹیشَن گژھٕنۍ تہٕ سُہ گوٚژھ اَسہِ تِمہٕ بُلاکیج گژھو أسۍ کھولٕنۍ تہٕ تِم گژھو أسۍ اٮ۪لو کَرٕنۍ